ٹَرٛیٚلَن ہسا چھُس بہٕ گوٚمُت آز برونٛٹھ زٕ ترٛےٚ ؤری ہسا چھُ مےٚ ہایر سیکنڈری منٛز تَتہِ ہسا اوس کَمپِٹشن ٹَرٛیلنٛگ خٲطرٕ تَتھ منٛز ہسا چھُ مےٚ پارٹِسٕپَیٹ نِیوٚمُت

مےٚ ہسا میلے تَمہِ سۭتۍ واریاہ اؠکٕسپیکٹیشن تہِ ہسا ملے مےٚ تَمہِ سۭتۍ فِٹ ہسا چھُس بہٕ تَمہِ سۭتۍ روزان بیٚیہِ ہسا یُتھُے بہٕ رَننِگ تہِ چھُس کران بہٕ ہسا چھُس لگ بگ دۄہے دۄہے گرِ تہِ کران رَننِگ تمہِ سۭتۍ چھُ مےٚ باسان بہٕ چھُس واریاہ فِٹ روزان میٲنۍ باڈی چھِ واریاہ فِٹ روزان